اَلسلام عَلیکُم اَز برٛونٛٹھ دَہ وُہ دۄہ کَریو مےٚ آن لایِن آڈَر حظ اَکھ ٹِرٛمَر اَکھ یہِ بِیٲڈ ٹِرٛمَر سُہ کَریو مےٚ آڈَر حظ تھرٛوٗ اٮ۪مٮ۪زان پؠٹھ کَریو مےٚ آڈَر سُہ اوس سُہ اؠم آی یُک حظ اؠم آی یُک برٛینڈُک اوس سُہ سُہ حظ اوس کیٛاہ چھِ وَنان اَتھ ریٹھ ٲس تَتھ اَصٕل ریٹھ ٲس تَتھ اَصٕل یِتھُے مےٚ سُہ آڈَر واڈَر کۆر سُہ کیٛاہ حظ پیوٚو بَہ شَتھ رۄپیہِ پیوٚو سُہ مَگر تٔمۍ نہٕ حظ ییٚلہِ مےٚ سُہ ووت گَرٕ وَرٕ ووت تَتھ ٲس نہٕ تیٖژ یُس بہٕ اورٕ آن لایِن ہُہ اوس تی اوسُس برابر کینٛہہ تھوڑا ٲس پرٛوڈَکٹ کالِٹی منٛز ٲس فَرق یہِ بہٕ یَژھان اوسُس تہِ میلیو نہٕ برابر سُہ کینٛہہ تہٕ تھوڑا گوٚو تَمہِ ساتہٕ دِل کھَٹہٕ ہیوٗ ییٚمہِ ساتہٕ مےٚ سُہ فون وُچھ یہِ حظ یہِ ٹِرٛمَر وُچھ کیٛازِ مےٚ اَنیو اَصٕل مےٚ وَنیو چیٖز چھِ اَصٕل اٮ۪م آی یُک بیٚیہِ چھِ اٮ۪م آی یُک برٛینٛڈُک چھُ مگر سُہ نہٕ ہَسا ییٚلہِ مےٚ پَتہٕ ووت سُہ سُہ اوس نہٕ برابر تَمہِ کالِٹی ہُنٛد کینٛہہ ییٚمہِ ییٚمہِ ہوومُت اوس تِمو وٮ۪بسایٹہِ پٮ۪ٹھ یا اٮ۪مٮ۪زان اٮ۪مٮ۪زانَس پٮ۪ٹھ ہوومُت اوسُکھ تَمہِ اَ کالٹی اوس نہٕ برابر کینٛہہ سُہ